آ مےٚ پٔر اَکھ بُک فٔسٹ ییرَس منٛز سایکالٔجی گۄڈٕنیُک گۄڈنیُک پَران اوسُس وٕنۍ میم ٲس پَرناوان مےٚ اوس نہٕ سَمجی یِوان یہِ کیٛاہ چھُ بہٕ گوس پریشان بہٕ کیٛاہ کَرٕ ٲخٕر کار اٮ۪کزامَس پَتہٕ وارٕ وارٕ وارٕ وارٕ ؤلۍ مےٚ پٔر ییٚلہِ مےٚ پانہٕ لٔج سٮ۪لٕف سٕٹَڈی کَرٕنۍ پَتہٕ باسیو مےٚ نَہ یہِ بُک چھِ واریاہ فٲیدٕ منٛد مےٚ خٲطٕر مےٚ باسیو اَتھ بُکہِ منٛز واریاہ کیٚنٛہہ زون مےٚ اَتھ بُکہِ منٛز اِنسان سُنٛد مایِنٛڈ پوٚر مےٚ پٔرسنیلٹی ڈِس آڈَر پٔرۍ مےٚ تَتھ منٛز اٮ۪ٹٮ۪نشَن پوٚر مےٚ اِلوٗجَن پٔرۍ مےٚ ہٮ۪لوزِنیشَن پوٚر مےٚ مےٚ باسیو نَہ یہِ بُک چھِ واریاہ اَصٕل گۄڈٕ گۄڈٕ باسے یہِ مےٚ نَہ بہٕ ہٮ۪کہٕ نہٕ کٔرتھی مےٚ کَرے گِو اَپ مگر مےٚ تہٕ مون نہٕ کیٚنٛہہ مےٚ کٔر محنت مےٚ پٔر سہٕ بُک ٲخٕر کار لاسٹَس باسیو مےٚ یہِ بُک چھُ واریاہ فٲیدٕ منٛد مےٚ خٲطٕر دۄہ کھۄ دۄہ آ مےٚ سمٕجھ پتہٕ کہِ کِتھ پٲٹھۍ چھِ اَکھ اِنسان سونٛچان کِتھ پٲٹھۍ چھِ اَکھ اِنسان سٕنٛدِس دٮ۪ماغَس منٛز غلط فیمی پٲدٕ گژھان یِہوٚے اَکھ بُک پٔر مےٚ یُس مےٚ لاسٹَس آیہِ واریاہ پَسنٛد